ہیٚلو سلام علیکُم تُہۍ چھُو نا حظ کرٛال مےٚ اوس مَو ووٚنمُت تۄہہِ بانَن ہُنٛد تِم کیٛازِ سوٗزِو نہٕ تۄہہِ آچھا ٹھیٖک چھُ اَدٕ سا ٹھیٖک حظ چھُ